ہیٚلو السلام علیکُم وعلیکُم السلام شُکُر خۄدایَس کُن اَہَن حظ آ أسۍ چھِ شافِیہ شاپ کیٖپَر ییٚتہِ حظ چھِ واریاہَن قٕسمَن ہٕنٛدۍ فرٛوٗٹٕس دٔستیاب ییٚتہِ حظ چھِ واریاہ قٕسٕم ییٚتہِ چھِ ژوٗنٛٹھۍ تہِ دَچھ چھےٚ کیلہٕ چھےٚ پَپَیا چھِ پاین ایپُل چھےٚ تۄہہِ کَم حظ چھِ ضروٗرت کیٖوی تہِ چھِ ایٚویلیبُل بھاو چھُ اَز فرٛوٗٹَن زیادَے پہم اَہَن حظ آ اَز چھِ فرٛوٗٹٕس آسان درٛۅگی پَہم اَگر تُہۍ شاپَس پٮ۪ٹھ یِیِو تہٕ تُہۍ ہیٚکِو پانہٕ تہِ وُچھِتھ کُس کُس فرٛوٗٹ چھُ ییٚتہِ ایٚویلیبُل تہٕ کُس کُس کالٹی چھےٚ فرٛوٗٹَن ہٕنٛز ییٚتہِ ییٚتہِ چھِ ژوٗنٛٹھۍ ایٚویلیبُل تِمَن منٛز چھِ واریاہ قٕسٕمچ کالٹی ایٚویلیبُل اَز چھِ دٲن تہٕ درٛۅگی پہم تُہۍ اَگر شاپَس پٮ۪ٹھ یِیِو تُہۍ وُچھِو پانَے تہٕ کیٚنٛہہ چھُنہٕ پَرواے تہٕ وۅنۍ اَگر تۄہہِ یہِ ضروٗری چھُو فرٛوٗٹٕس نِنۍ أزی تہٕ کیٚنٛہہ چھُنہٕ پَرواے تہٕ نَتہٕ اَگر اَکھ زٕ دۄہ ہیٚکِو پرٛٲرِتھ تہٕ یِمَن ہیٚکہِ بھاو کَم تہِ گٔژھِتھ اَہَن حظ یِمَن گژھِ کَم وُنہِ چھُ تۄہہِ پانَس تام اَگر تۄہہِ مجبوٗری چھَو تہٕ تُہۍ ہیٚکِو یِتھ کیٚنٛہہ چھُنہٕ پَرواے یِمَن منٛز تہِ چھِ واریاہ اَصٕل قٕسٕم کالٹی ایٚویلیبُل ییٚتہِ تُہۍ کَر تُہۍ کَر یِیِو شاپَس پٮ۪ٹھ چلو ٹھیٖک چھُ چلو چلو ٹھیٖک چھُ